مےٚ چھُ ناو یاصِر بہٕ چھُس روزان گاندربل دۄہَس چھِ أسۍ کٲم آسان کَران دۄہَس چھِ أسۍ پَنٕنۍ پَنٕںۍ کٲم کَران شامَن چھِ أسۍ دوس ژور یہِ گژھان جمع وۄتھان تہٕ نیران چھِ رَنِنٛگ کَرنہِ واکَس نیران أسۍ چھِ گَرِ پٮ۪ٹھ سٕٹاٹ کَران اَسہِ چھِ یَپٲرۍ نزدیٖک پہاڑ اَکھ أسۍ چھِ پہاڑَس کھَسان أسۍ چھِ دوس زٕ ژور کَران صحیح أسۍ چھِ لیٚمبۍ ترٛیش تُلان بوتلَن پنٛنٮ۪ن پنٛنٮ۪ن بوتلَن منٛز وۄتھان نیران واکَس یُتھُے أسۍ واکَس نیران چھِ أسۍ چھِ پَکان کَنٹِنیوٗ سڑکہِ تقریٖبن چھِ أسۍ ترٛٮ۪ن ژوٚن گںٹَن پَکان کَنٹِنیوٗ تِم چھِ اَسہِ تقریٖبن ٲٹھ کِلوٗمیٖٹَر سَمان ٲٹھَن کِلوٗمیٖٹرَن منٛز چھِ أسۍ کٲم کَران أسۍ چھِ دۄن دۄن ترٛٮ۪ن ترٛٮ۪ن مِنٹَن یا پنٛژَن پانٛژَن مِنٹَن تھَکھ کَڑان تھَکھ سۭتۍ سۭتۍ چھِ أسۍ تھوڑا تٔمۍ سۭتۍ رٕلیکٕس پَنُن پان باسان یُتھُے أسۍ جنٛگَل واتان چھِ پہاڑَس منٛز تَتہِ چھِ تھوڑا سایڈَن چھِ تَتھ دِودار مطلب کُلۍ چھِ تَتھ بیٚیہِ چھِ تَتھ تَپٲرۍ کَنال وَسان آبہٕ کَنال یعنے کہِ یَتھ منٛز تَتھ تَپٲرۍ چھُ آب پَکان سُہ آب چھِ لَگان بۄنہٕ ضٔروٗرتھ اِرِگیشنَس یعنے کہِ یَتھ زٔمیٖن زٔمیٖندارَن بیٚیہِ چھِ تمہِ پٮ۪ٹھ پاوَر وۄتھان تَپٲرۍ چھِ واریاہ اَصٕل خوٗبصوٗرت نظارٕ بیٚیہِ چھِ تَپٲرۍ واریاہ شانتی بیٚیہِ چھِ تَپٲرۍ واریاہ صاف آب و ہوا تمہِ وجہ سۭتۍ چھِ أسۍ واریاہ فرٛٮ۪ش فیٖل کَران سون دٮ۪ماغ چھِ گژھان واریاہ تازٕ تَمہِ پَتہٕ چھِ أسۍ پَکان پَکان چھِ ایٚمی کَنال کَنال امی جنٛگلہٕ مٔنٛزۍ چھِ أسۍ پَکان تقریٖبن چھِ اَسہِ ٲٹھ نَو کِلوٗمیٖٹَر پَکان پَیدٔلۍ یُتُھے أسۍ پَیدٔلۍ پَکان یُتھُے أسۍ واپَس گَرٕ چھِ یِوان یِہٕے رُٹیٖن چھِ اَسہِ تقریٖبن أکِس رٮ۪تَس کٔر اَسہِ یِہٕے رُٹیٖن اَسہِ باسیٛو پَنُن پان واریاہ فِٹ یہِ کِتھ کٔنۍ باسیٛو اَسہِ یُتھُے أسۍ واکہٕ برونٛٹھ ییٚمہِ ییٚمہِ ساتہٕ نہٕ أسۍ واک کَران ٲسۍ کِہیٖنۍ أسۍ ٲس آسان لیزی گٔمٕتۍ مطلب أسۍ ٲسۍ کھٮ۪وان اَسہِ ٲسۍ آسان ہَضمٕچ پرٛابلِم اَسہِ اوس نہٕ بَتہٕ شرٛوٚپان کِہیٖنۍ اَسہِ اوس نہٕ مٲل آسان کِہیٖنۍ سٲنۍ باڈی ٲسۍ واریاہ بنٛد باسان مطلب اَسہِ ٲسۍ أسۍ ٲسۍ سُہ لیزی لیزیٖنٮ۪س ٲس سۄ باڈی منٛز آمٕژ مگر یُتھُے اَسہِ واک لوگ کَرُن أکِس رٮ۪تَس کوٚر اَسہِ کَنٹِنیوٗ واک مگر یُتھُے أسۍ اَکہِ رٮ۪تہٕ پَنُن پان وٕچھ اَسہِ لوگُن مٲل تہِ اَصٕل پٲٹھۍ یُن اَسہِ لوٚگ کھیوٚن چیوٚن تہِ اَصٕل پٲٹھۍ اَسہِ لوگ مطلب پَنٕںۍ باڈی لٔج اَسہِ رٕلیکٕس فیٖل کرنہِ فِٹ باسے اَسہِ پَنٕنۍ باڈی امہِ سۭتۍ بڑیٛو اَسہِ سٕٹیمنا تہِ مطلب أسۍ اگر کانٛہہ تہِ کٲم گَرِ وَنہٕ ہن پَتہٕ أسۍ ٲسۍ سُہ آرام سان کَران دٔیِم چیٖز یُتھُے أسۍ واک کَران ٲسۍ تمہِ وِز اوس نہٕ زیادٕ تاپھ تہِ آسان کِہیٖنۍ أسۍ ٲسۍ أسۍ پَکو زٕ ژور کِلوٗمیٖٹَر أسۍ ٲسۍ کَڑان تھَکھ چٮ۪وان ترٛیش کیٛازِکہِ سٲنۍ باڈی روزِ ہا ہایڈرٛیٹٕڈ سانہِ باڈی منٛز روزِ ہا واٹَر لٮ۪وَل برابر تمہِ وجہ سۭتۍ ٲسۍ نہٕ خۄشِک گژھان اِنسان تھَکان اوس نہٕ اِنسان کِہیٖنۍ ایٚمی وجہ سۭتۍ یہِ واک کَرنہٕ خٲطرٕ چھِ ضٔروٗری آب ترٛیش ضٔروٗری چیٚنۍ امہِ سۭتۍ کیٛاہ چھِ امہِ سۭتۍ چھِ اَکھ اٮ۪نَرجی روزان بیٚیہِ چھِ سٲنۍ باڈی تھوڑا اٮ۪نَرجی مِلان دٔیِم چیٖز یُتھُے أسۍ پَکان پَکان أسۍ ٲسۍ پَکان پَکان واریاہ کَتھٕ کَران پَنٕنۍ زندگی ہِنٛدۍ مسٲیل کَران پَنٕنۍ اٮ۪مپلایمٮ۪نٛٹکِس بارَس منٛز کَران پنٛنہِ یُس أسۍ کالیج لایف ٲس یا سکوٗل لایف ٲس یا بَچپَن پَنُن اوس سُہ اوس أسۍ ڈِسکَس کَران تمہِ وجہ سۭتۍ کیٛاہ اوس گژھان تمہِ وجہ سۭتۍ اوس نہٕ بورِنٛگ سفر تہِ باسان کِہیٖنۍ أسۍ ٲسۍ نہٕ بور گژھان اَکھ أکِس سۭتۍ کِہیٖنۍ اَسہِ اوس واریاہ واریاہ اَصٕل مطلب مَزٕ لگان سُہ واک کَران کَران اِوٕن آز تہِ چھِ أسۍ گژھان واکَس آز چھِ أسۍ مگر صُبحُک ٹایم چویِز چوٗز کوٚرمُت کیٛازِکہِ صُبحٲے چھِ آسان شامکہِ کھۄتہٕ واریاہ زیادٕ فرٛٮ۪ش اِیَر تمہِ وِز چھِنہٕ آسان پُلیوٗشَن آیرَس منٛز ہَوۂس منٛز کِہیٖنۍ توَے کہِ اَسہِ کوٚر یہِ اَسہِ کوٚر یہِ پرٛفَر صُبحٲے یہِ واک کَرُن صُبحٲے تہِ چھِ أسۍ یِمَے زٕ ژور کِلوٗمیٖٹَر پَکان زٕ ژور کِلوٗمیٖٹَر یورٕ پَکان اورٕ تہِ یِوان بیٚیہِ زٕ ژور کِلوٗمیٖٹَر ٹوٹلَس منٛز چھِ أسۍ پَکان ٲٹھ کِلوٗمیٖٹَر نَو کِلوٗمیٖٹَر امہِ سۭتۍ کیٛاہ چھِ گژھان یُتھُے أسۍ صُبحٲے واکَس درٛاے مَکلے أسۍ دۄہَس روٗز اَسہِ مطلب دۄہَس روٗدۍ أسۍ گٔے اَسہِ گوٚو اَسہِ وارٕم اَپ تہِ پَتہٕ چھِ أسۍ دۄہَس نیران پنٛنٮ۪ن پنٛنٮ۪ن کامٮ۪ن کۄ مٔزوٗرۍ چھِ کَران فردٕ چھُ بیٚہوان یا زٔمیٖندٲری چھِ کَران یا وارِ منٛز چھِ گاڈنِنٛگ چھِ کَران سۄ کٲم چھِ أسۍ آرام سان مطلب سون مَن چھُ لگان أسۍ چھِ مَنہٕ سۭتۍ پَنٕنۍ سۄ کٲم کَران تمہِ پَتہٕ تمہِ پَتہٕ یُس أسۍ شام گژھان چھِ شامَن چھِ أسۍ بیٚیہِ اَکھ زٕ کِلوٗمیٖٹَر دوستَن سۭتۍ پَکان ییٚلہِ أسۍ دوستَن سۭتۍ پَکان چھِ تِم پِرٛژھان چھِ أسۍ تِہِنٛز خۄشخبری تۄہہِ کیٛاہ کوٚروٕ دۄہَس تۄہہِ درٛووٕ دۄہ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ درٛو اِتھ کٔنۍ چھِ أسۍ گژھان واک کَرنَس سۭتۍ سۭتۍ سوشَل لایف تہِ یہِ مطلب یوٚس یہِ ہمساے گِری یا دوستان چھِ سُہ چھِ بڑان اَکھ أکۍ سٕنٛز خبر چھِ یِوان پِرٛژھنہٕ اَکھ أکۍ سٕنٛز جانکٲری چھِ کَران یہِ کیٛاہ چھِ میون دوس کیٛاہ چھِ کَران تٔمِس چھِ لَگان پَے بہٕ کیٛاہ چھُس کَران تمہِ وجہ سۭتۍ روٗد یہِ واریاہ اَصٕل مطلب امہِ سۭتۍ چھِ سون صحت تہِ روزان اَصٕل سٲنۍ لایف ہمساے گِری مطلب رِشتہٕ اگر مےٚ أمِس سۭتۍ رِشتہٕ آسہِ سُہ رِشتہٕ چھُ روزان اَصٕل یہِ چھِ اَکھ باڈی سٲنۍ باڈی سون جسم فِٹ تھاونَس سۭتۍ سۭتۍ یہِ واک کَران کٲم یہِ واک چھُ فِٹ باڈی فِٹ تھاونَس سۭتۍ سۭتۍ چھُ یہِ سون واک کَران سٲنۍ سوشَل لایف تہِ کَران واریاہ اَصٕل